اَسلامُ علیکُم مےٚ چھِ ناو سُمیرا بہٕ چھَس بَنٛڈپورِ روزان تُہۍ چھُو وَنان اَتہِ چھےٚ ییٚتہِ چھَنہٕ اٮ۪گرِکَلچَر چھِ ییٚتہِ ہینٛڈلوٗمٕز تہِ چھِ ییٚتہِ اِنٛڈَسٹرٛی چھَنہٕ ییٚتہِ کِہیٖنۍ فٮ۪کٹرٛیٖز تہِ چھَنہٕ ییٚتہِ کِہیٖنۍ ییٚتہِ ٲسۍ پرٛٲنۍ لوٗکھ چھِ وٕنہِ تہِ واریاہ لُکھ چھِ وٕنہِ تہِ ہینٛڈلوٗمَس سۭتۍ ییٚتہِ کٲم کَران پرٛٲنۍ لوٗکھ مگر واریاہ پرٛٲنۍ مگر اِنٛڈَسٹرٛی اٮ۪گرِکَلچَر چھِنہٕ ییٚتہِ کِہیٖنۍ أسۍ چھِ کَران ہینٛڈلوٗمَس سۭتۍ چھِ أسۍ تہِ کَران کٲم یِم پرٛٲنۍ بُزرٕگ چھِ تِم چھِ کَران ہینٛڈلوٗمَس سۭتۍ کٲم نٔے چھَنہٕ کَران کٲم کِہیٖنۍ فٮ۪کٹرٛیٖز چھَنہٕ ییٚتہِ کِہیٖنۍ اٮ۪گرِکَلچَر چھِ ہینٛڈلوٗم تہِ چھِ اِنٛڈَسٹرٛیٖز چھَنہٕ ییٚتہِ کِہیٖنۍ تہٕ اِنٛڈَسٹِرٛی چھَنہٕ ییٚتہِ کِہیٖنۍ بانٛڈی پورمَس اگر وۄنۍ آسان اِنٛڈَسٹِرٛی آسہِ ہے تِکیٛازِ أسۍ تہِ روزٕہو آوریٛارَس منٛز غُربت تہِ روزِ ہے نہٕ زیادٕ کِہینۍ سٲنۍ بَچہٕ تہِ ہٮ۪کہٕ ہَن پٔرِتھ پَنُن روزگار ہٮ۪کہٕ ہَن کٔرِتھ مگر ییٚلہِ تہِ اوسُے کیٚنٛہہ کۭتیٛاہ کَرو تِکیٛازِ بُزَرٕگ یِم چھِ تِم چھِ زیادٕ ہینٛڈلوٗمسٕے سۭتۍ بیٚہوان یِم وۄنۍ نٔے نٔے نٔے نٔے چھِ تِم مَہ ہٮ۪کَن اَتھ ہینٛڈلوٗمَس سۭتۍ تِکیٛازِ تَتہِ چھُ آسان ہُمَے پرٛٲنی چھِ اَتہِ ہینٛڈلوٗمَس منٛز چھِ زیادٕ پرٛٲنی کَران کٲم تِکیٛازِ أسۍ چھِنہٕ پَنُن روزگار چھِنہٕ أسۍ ہٮ۪کان گُزٲرِتھ کِہیٖنۍ أسۍ کیٛاہ کَرو اگر اَسہِ تہِ آسہِ ہے اگر اِنٛڈَسٹرٛی آسہٕ ہَن ییٚتہِ یہِ فٮ۪کٹریٖز آسہٕ ہَن ییٚتہِ تِکیٛازِ أسۍ ہٮ۪کہٕ ہو اوکُن آوریٛار روٗزِتھ أسۍ تہِ ہٮ۪کہٕ ہو پَنُن روزگار رۄپیہِ دَہ ہٮ۪کہٕ ہو أسۍ تہِ پَنٕنۍ زیٖنِتھ أسۍ چھِنہٕ ہٮ۪کان پَنٕنۍ روزگار زیٖنِتھ کِہیٖنۍ کَرو کیٛاہ ییٚلہِ اِنٛڈَسٹرٛی یی دِژٕکھ ییٚتہِ ییٚتہِ چھَنہٕ کانٛہہ فٮ۪سَلٹی یی چھَنہٕ ییٚتہِ ہینٛڈلوٗم وَرٲے اٮ۪گرِکَلچَر وَرٲے فٮ۪کٹرٛی تہِ چھَنہٕ ییٚتہِ کِہیٖنۍ أسۍ کیٛاہ ہٮ۪کو کٔرِتھ وۄنۍ کَرہاو أسۍ اگر آسہِ ہے اگر فٮ۪سَلٹی آسہِ ہے تیٚلہِ ہٮ۪کہٕ ہو رۄپیہِ دَہ زیٖنِتھ مگر ییٚتہِ چھُنہٕ کِہیٖنۍ اگر گورمِنٮ۪نٛٹ یَژھے أسۍ ٲسۍ گورمٮ۪نٛٹَس کَران أپیٖل اگر گورمٮ۪نٛٹ تہِ دی ہے تَوَجہ یوکُن دی ہے اَگر تِم دِہَن اِنٛڈَسٹِرٛی اگر ییٚتہِ آسہِ ہے اگر ییٚتہِ آسہِ ہے فٮ۪کٹرٛیٖز اگر آسہٕ ہَن أسۍ ہٮ۪کہٕ ہو روزگار پَنُن کَموٲیِتھ باقٕے باقٕے ییٚتہِ چھِنہٕ کٕہۭنۍ فٮ۪سَلٹی یی چھَنہٕ ییٚتہِ بَنٛڈپوٗرِس منٛز اِنٛڈَسٹرٛیٖز تِکیٛازِ سٲنۍ بَچہٕ تہِ ہٮ۪کہٕ ہَن اوکُن آوریٛارَس روزہن اُکنُے روزہن أتی بنٛد تِکیٛازِ وٕنۍکٮ۪ن چھِ پٔرِتھ کٔرِتھ بَچہٕ تِم کیٛاہ چھِ کران تِم چھِ موٚزوٗرۍ کران تِم چھِ مَجبوٗر لۄکٕٹۍ بَچہٕ چھِ مَجبوٗر موٚزوٗۍ کرنہٕ خٲطرٕ تِکیٛازِ ییٚلہِ ییٚتہِ اوسٕے کانٛہہ کارٕے چھَنہٕ ییٚتہِ کانٛہہ لۄکٕٹۍ بَچہٕ تام لٔگۍ موٚزوٗرۍ کَرنہِ تِکیٛاز اگر اِنٛڈَسٹِرٛی آسہِ ہے فٮ۪کٹرٛی وٮ۪کٹرٛی آسہِ ہَن تیٚلہِ ہٮ۪کہٕ ہَن کیٚنٛہہ روزگار کَموٲیِتھ ہینٛڈلوٗم چھِ مگر تَتھ چھِ زیادٕ کَران بُزَرگٕے تِکیٛازِ بَچہِ چھِنہٕ اَسہِ ہینٛڈلوٗمَس کُن کَران زیادٕ اوکُن کِہیٖنۍ تِکیٛازِ یِم چھِنہٕ دِلچَسپی دِوان ہینٛڈلوٗمَس سۭتۍ کِہیٖنۍ اگر اِنٛڈَسٹرٛی آسہٕ ہَن تیٚلہِ دِہَن اوکُن دِہَن تیٚلہِ تَوَجہ ہینٛڈلوٗمَس سۭتۍ چھِنہٕ دِوان کِہیٖنۍ تہٕ أسۍ چھِ گورمٮ۪نٛٹَس وۄنۍ یِہوٚے أپیٖل کَران تِکیٛازِ تُہۍ دِیِو سا یوکُن تَوَجہ اَسہِ دِیِو سا اِنٛڈَسٹرٛی دِیِو سا فٮ۪کٹرٛی دِیِو سا یوکُن تُہۍ چھُو نہٕ دِوان یور کِہیٖنۍ ہینٛڈلوٗم وَرٲے چھِنہٕ ییٚتہِ کِہیٖنۍ اٮ۪گرِکَلچَر وَرٲے چھِنہٕ ییٚتہِ کِہیٖنۍ آسُن گژھِ ہے تہٕ مگر چھَنہٕ کِہیٖنۍ تِکیٛازِ أسۍ چھِ أپیٖل اَکھ کَران اگر تُہۍ تَوَجہ دِیِو یوکُن اَسہِ دِیِو سا اِنٛڈَسٹرٛی دِیِو سا فٮ۪کٹرٛی دِیِو سا اَسہِ اَسہِ چھِ یِمَے زٕ چیٖز بانٛڈی پوراہَس منٛز چھُو یِمَے چہِ چیٖز یِتھ کٔنۍ گانٛدَربَلَس منٛز چھِ ہَر کانٛہہ فٮ۪کٹرٛی چھِ اِنٛڈَسٹرٛی چھِ شَمع فٮ۪کٹرٛی چھِ پالتھیٖن فٮ۪کٹرٛی چھِ آنچار فٮ۪کٹرٛی چھِ تہٕ بانہٕ وانہٕ فٮ۪کٹرٛی چھِ تَتہِ مگر ییٚتہِ چھَنہٕ مَرژٕوانٛگَن فٮ۪کٹرٛی چھِ ییٚتہِ چھَنہٕ مصالہٕ فٮ۪کٹِرٛی چھِ تَتہِ مگر ییٚتہِ چھَنہٕ کٕہۭنۍ فٮ۪کٹِرٛی اَسہِ تہِ دِیِو سا اَگر اَسہِ تہِ اَسہِ تہِ آسہِ ییٚتہِ فٮ۪سَلٹی کانٛہہ أسۍ تہِ ہٮ۪کہٕ ہو رۄپیہِ دہ زیٖنِتھ سٲنۍ بَچہٕ تہِ روزہَن اُکنُے آوریٛارَس منٛز تِکیٛازِ سٲنۍ بَچہِ چھِ بٮ۪کار یِم تہِ زینہٕ ہَن رۄپیہِ دَہ أسۍ تہِ پکناوہو پَنُن عیال اگر اَسہِ تہِ آسہِ ہے أسۍ تہِ ہٮ۪کہٕ ہو اُکنُے روٗزِتھ مگر اَسہِ چھَنہٕ کٕہۭنۍ فٮ۪سَلٹی چھِنہٕ اَسہِ ہینٛڈلوٗم تہٕ اٮ۪گرِکَلچَر وَرٲے چھِنہٕ کٕہۭنۍ فٮ۪سلٹی ییٚتہِ أسۍ چھِ وۄنۍ اورٕ یورٕ کَران وۄنۍ وارٮ۪ن سۭتۍ کامہِ دۄہ کَران وٕۄنۍ سبزی وبزی پانَے أتی پالان پَنٕنۍ بَچہِ زٔمیٖندٲری کَران اگر پَنُن زٔمیٖن آسہِ کَرو پانَے زٔمیٖندٲری سۭتۍ اَگر نہٕ زٔمیٖن آسہِ پَنُن کِہیٖنۍ گژھان أکِس بیٚکِس کامہِ دۄہَس ییٚکیٛاہ وٕنۍکٮ۪ن چھِ آز توٚمُل ژھَٹنُک سیٖزَن چھِ گژھان چھِ توٚمُل ژھَٹنہِ چھِ گژھان دانہِ لونٛنہِ چھِ گژھان گاسہٕ گنٛڈنہِ چھِ گژھان دانہِ چھۄنٛمبنُک سیٖزَن چھِ وٕنۍنکٮ۪ن أتی چھِ چھۄنٛمبان دانہِ وانہِ چھِ تَتہِ وٕچھ مجبوٗر چھِ پَنُن عیال پالنہٕ خٲطرٕ کَرو کیٛاہ اَگر ییٚتہِ آسہِ ہے گانٛدَربَلٕکۍ پٲٹھۍ فٮ۪سَلٹی أسۍ ٲسۍ نہٕ تیٚلہِ مجبوٗر ٲسۍ نہٕ تیٚلہِ کِہیٖنۍ أسۍ موٚزوٗرۍ کَرنہٕ خٲطرٕ ہر کُنہِ جایہِ چھِ فٮ۪سَلٹی فٮ۪کٹرٛی چھِ اِنٛڈَسٹِرٛی چھِ سارنی جایَن مگر بانٛڈی پورہ چھِکھ نہٕ یہِ فٮ۪کٹرٛی اِنٛڈَسٹِرٛی چھِکھ نہٕ بانٛڈی پورَس دِژمٕژ کِہیٖنۍ خٲلی چھِ ہینٛڈلوٗم بیٚیہِ چھِ اٮ۪گرِکَلچَر تِکیٛازِ تَتھ چھُ یِم بُزرٕگ ہینٛڈلوٗم چھِ بُزَرگٕے تِکیٛازِ یِمَن چھےٚ لۄکٹٮ۪ن بَچَن چھِنہٕ اِنٹرٛسٹ اَتھ ہینٛڈلوٗمَس سۭتۍ اٮ۪گرِکَلچَرَس سۭتۍ کِہیٖنۍ لۄکٕٹۍ بَچہِ چھِ دَپان نَہ سا أسۍ ہٮ۪کو نہٕ یہِ کٲم کٔرِتھ اَمہِ کھۄتہٕ ہَسا چھِ اَسہِ کامہِ دۄہٕے بہتر موٚزوٗزۍ دۄہٕے کَرو مگر ہینٛڈلوٗمَس اَسہِ چھُو نہٕ ہینٛڈلوٗمَس سۭتۍ دِلچَسپی کٕہۭنۍ أسۍ چھِ اِسلیے گُزٲرِش کَران گورمٮ۪نٛٹس بانٛڈی پوراہَس کُن تہِ دِیِو تَوَجہ تِکیٛازِ اَسہِ تہِ مِلے اگر اَسہِ تہِ آسہِ ہے فٮ۪کٹرٛی اِنٛڈسٹرٛی اگر آسہِ ہے سٲنۍ بچہِ تہِ پھیرٕہان نہٕ اورٕ یور بازرو منٛز ہُپٲرۍ یَپٲرۍ خراب گژھٕ ہَن سٲنۍ بچہِ پٔرِتھ کٔرِتھ گٔے سٲنۍ بَچہِ ڈِگری ہولڈَر چھِ وٕنۍکٮ۪ن سٲنۍ بَچہِ گَرو منٛز تِم چھِ بٮ۪کار تِکیٛازِ اگر تِم اِنٛڈَسٹِرٛی کُن لگہٕ ہَن اگر تِم فٮ۪کٹِرٛی کُن لَگہٕ ہَن تِم گژھٕ ہَن نہٕ خراب اَسہِ بَچہِ کِہیٖنۍ وٕنۍکٮ۪ن چھِنہٕ بَچس زیُٹھ کوٗنٛسٕے چھَنہ وٕنۍکٮ۪ن چھُنہٕ مانُن زانُن کِہیٖنۍ تِکیٛازِ برٛونٛہہ کالہِ اوس مانُن زانُن آز چھِ بَچَس آسان ونٛنَے تَل سا کِتاب کَڑ ہُہ کَڑ اورٕ چھِ بَچہِ وَسان واپَس نَہ بہٕ کیٛازِ بیٚہمَے ہینٛڈلوٗمَس سۭتۍ کیٛازِ گَژھَے اٮ۪گرِکَلچَرَس سۭتۍ نَہ نَہ نَہ مےٚ چھو نہِ اِنٹرٛسٹَے چھَنہٕ مےٚ اَتھ کامہِ سۭتۍ کِہیٖنۍ باقی اَتھ پٮ۪ٹھ دیٖزیو تُہۍ بہٕ چھُس گورمٮ۪نٛٹَس أپیٖل کَران اَتھ پٮ۪ٹھ دیٖزیو خاص تَوَجہ باقٕے شُکریہ آد کیٛاہ اَسلام علیکُم